اگر أسۍ ڈِسٹِرٛک بَڈگامٕچ کتھ کَرو یعنی کہِ ڈِسٹِرٛک بڈگٲمِس منٛز کیُتھ چھِ ہٮ۪لٕتھ کِیَر سِسٹَم ڈِسٹِرٛک بَڈگوم اگر أسۍ وٕچھو باقیو ڈِسٹِرٛکو نِش لایِک ڈِسٹِرٛک بارہمولہ چھِ ڈِسٹِرٛک سرینگر چھِ یا ڈِسٹِرٛک گانٛدَربَل چھِ تیوٗتاہ ڈٮ۪ولَپٕڈ ڈِسٹرٛک چھُنہٕ ییٖتیٛاہ یِم ترٛےٚ ڈِسٹرٛک یہِ مےٚ ناو ووٚن ڈِسٹِرٛک بَڈگٲمِس منٛز یُس ہٮ۪لٕتھ کِیَر سِسٹَم چھِ یہِ چھِ ٹھیٖک ٹھاک نَہ کہِ اَصٕل چھِ اگر أسۍ وٕچھو مِثال کے طور پَر سب یُس ڈِسٹِرٛک ہاسپِٹَل بَڈگام چھِ اگر بہٕ تَمِچ کَتھ کَرٕ مطلب تَتہِ تہِ چھِ مٮ۪ڈِکَل فٮ۪سَلٹی ٹھیٖک ٹھاک مگر یَتھ حِسابَس منٛز آسٕنۍ گٔژھ تَتھ حِسابَس منٛز تہِ چھَنہٕ کِہیٖنۍ تِکیٛازِ واریاہ تِم مٮ۪ڈِکَل فٮ۪سَلٹیٖز چھَنہٕ تَتہِ اٮ۪وٮ۪لیبٕل ڈِسٹرٛک بڈگٲمِس یِم باقیَن ہَسپَتالَن منٛز چھےٚ تَمیُک ساروی کھۄتہٕ بوٚڈ بار وجہ چھِ یِہوٚے کہِ مطلب گورمٮ۪نٛٹ چھَنہٕ تَتھ منٛز اَکھ سُہ کِہیٖنۍ اِنٹرٛسٹ نِوان کِہیٖنۍ تہٕ یِتھَے پٲٹھۍ اَگر أسۍ باقیَن ہاسپِٹلَن ہِنٛز کَتھ کَرو لایِک یُس سَب ڈِسٹرٛک ہاسپِٹَل یُس ہاسپِٹَل ماگمہٕ چھِ ماگمُک یُس ہاسپِٹَل چھِ اگر أسۍ اَتہِ تہِ کَتھ وٕچھو اَتہِ تہِ چھَنہٕ تیٖژاہ فٮ۪سَلٹی کِہیٖنۍ ہاں تِم مٮ۪ڈِکَل فٮ۪سَلٹی چھےٚ نارمٔلی جیسے کٲنٛسہِ مطلب ڈٮ۪لؤری کیس چھِ اَتہِ ہٮ۪نٛڈٕل گَژھان یا ماینَر سَرجٕریٖز مطلب آپریشَن یِم چھِ اَتہِ یِوان کَرنہٕ تہٕ اَمہِ علاوٕ باقٕے کیٚنٛہہ ہٮ۪لٕتھ اِشوٗز آسَن کیٚنٛہہ لِمِٹِڈ ٹٮ۪سٹ تہِ چھِ اَتہِ یِوان کَرنہٕ کہِ مطلب یِمَن اَتھ ماگَم ہاسپِٹلَس مَنٛز یِہوٚے سیم کَنڈِشَن چھِ کیٛاہ چھِ اَتھ وَنان بیٖروٗ ہاسپِٹَل بیٖروٗ ہاسپِٹلَس منٛز تہِ چھِ لایِک دیٹ یِتھ پٲٹھۍ ماگمہٕ چھِ مگر اگر کانٛہہ اٮ۪ٮمَرجنسی کیس آسہِ یا مِثال کے طور پَر کانٛہہ کرٛوٗشَل پایِنٛٹ آسہِ تَتہِ پٮ۪ٹھ چھِ پیشَنٛٹ یِوان رٮ۪فَر کَرنہٕ تُہۍ چھُو وٕچھان یا یی سُہ جے وی سی رٮ۪فَر کَرنہٕ یا ہٮ۪ڈوُن رٮ۪فَر کَرنہٕ یا صورہ مٮ۪ڈِکَل ہاسپِٹَل یُس چھِ تور یِوان سُہ رٮ۪فَر کَرنہٕ تہٕ اَتھ چھِ ساروی کھۄتہٕ بٔڑ بار وجہ یِہوٚے یِم کیٛازِ چھِ رٮ۪فَر یِوان کَرنہٕ تِکیٛازِ یِم فٮ۪سَلٹیٖز چھَنہٕ یِمَن ہاسپِٹلَن منٛز لایِک ماگم ہاسپِٹَل چھِ یا بیٖروٗ ہاسپِٹَل چھِ یِمَن منٛز چھَنہٕ یِم فٮ۪سَلٹیٖز کِہیٖنۍ تہٕ أسۍ چھِ وٕچھان کہِ مطلب آ ٹھیٖک ٹھاک فٮ۪سَلٹیٖز چھِ یِمَن ہاسپِٹلَن منٛز مگر ییٚمہِ حِساب آسنہِ گٔژھ تَمہِ حِساب تہِ چھَنہٕ کِہیٖنۍ